چلینٛجنٛگ ٹاسٕک یا پرٛوڈکٹ پرٛوجیٛکٹہٕ بہٕ کیٛاہ دَپہٕ چھُنہٕ خاص کِہیٖنۍ البتہ اَکہِ لَٹہِ تھووُکھ اسہِ سکوٗل مےٚ ٲس کَرٕنۍ میڈمہِ عرشی میڈمہِ ہنٛد نقٕل اور مےٚ کوٚر سُہ واریاہ اصٕل پٲٹھۍ مےٚ کٔر تَتھ واریاہ زیادٕ محنت تَمہِ پتہٕ میلیو مےٚ ایٚوارڈ تہِ بیٚیہِ چھُ مےٚ روٚف تہِ کوٚرمُت تَتہِ سُہ اوس واریاہ زیادٕ اصٕل یہِ اوس اَکھ بوٚڑ پرٛوجیٚکٹہٕ میٛانہِ لایفہِ منٛز